لَڑٲے گٔژھ نہٕ کَرٕنۍ لڑٲے چھِ واریاہ غلط یِتھِس وَقتس منٛز گَژھِ نہٕ لَڑٲے کَرٕنۍ کیٚنٛہہ لَڑٲے چھَنہٕ جان گژھان کیٚنٛہہ ییٚتہِ چھِ اَسہِ مےٚ شُرۍ چھِ مےٚ گَرَس منٛز چھِ مےٚ یِم چھِ منٛزٕ کَران بارٕنۍ آسان پانہٕ ؤنۍ منٛزٕ کَران لَڑٲے بہٕ چھَس یِمَن وَنان نہ مہ کٔرِو لڑٲے بہٕ چھِسَن پَتہٕ یِم سَمجھاوان بہٕ چھِسَکھ ونان اَمہِ منٛز چھُنہٕ نیران کِہیٖنۍ اَمہِ سۭتۍ چھِ گژھان بٔلۍ دٮ۪ماغ خراب لڑٲے گٔژھ نہٕ کَرنی نہٕ یہِ چھُ بٔلۍ اَتھ منٛز چھُنہٕ فٲیدٕ یِوان کِہیٖنۍ نہٕ تہٕ مےٚ چھَنہٕ بیٚیہِ پانَس تہِ لَڑٲے کِہیٖنۍ نہٕ بیٚیہِ چھُ خۄدایَن تہِ ووٚنمُت صبر گَژھِ کَرُن لَڑٲے اَگر کانٛہہ کَرِ اورٕ لڑٲے کانٛہہ چھِ ہٮ۪وان لَڑٲے مٔلۍ مگر یورٕ گژھِ نہٕ لَڑٲے کَرٕنۍ کیٚنٛہہ سُہ گژھِ یورٕ سَمجھاوُن پانہٕ گژھِ ژھۄپہٕ کَرٕنۍ اگر نہٕ سُہ سَمجھِ پانہٕ گژھِ ژھۄپہٕ کَرٕنۍ بہتر چھُ ژھۄپَے لَڑٲے چھَنہٕ کَرٕنۍ مگر کِہیٖنۍ نہٕ تہٕ اَسہِ ٲس ہمسایَن أتی لَڑٲے اَکھتُے دِژ مےٚ دارِ کِنۍ نَظر مےٚ دوٚپ یِم کیٛاہ کَران اَتہِ کیٛازِ یہِ شور زیادٕ تِم کَران لَڑٲے تِمَن گٔمٕژ بَچَن دۄن لَڑٲے مےٚ دوٚپ وٕچھ کیٛاہ چھِ یِم کَن تھاوان کِتھ چھِ یِم لُکھ کیٛاہ چھِ یِم تھاوان کَن یِمَن شُرٮ۪ن ہِنٛدِس تھاوان کَن پَتہٕ کَران لَڑٲے یہِ نہٕ یہِ کیٛاہ گوٚو بٔلۍ شُرٮ۪ن ہِنٛدِس تھاوان یِم چھِ بَچہٕ اگر یِمو وٕنۍکٮ۪ن لَڑٲے کٔر پگاہ آسَن یِم بیٚیہِ کُنی یِم بِچٲرۍ تھاونہٕ پَتہٕ یِمَے لۄکٕٹۍ چھِ یِم گژھَن نہ بٔڑۍ یِمَن کَتہِ روزِ پَتہٕ یہِ یاد ہُم چھِ یِم چھِ یِم ہَمساے یِم تہِ چھِ یِتھی یِہِنٛدۍ یِم مٲلۍ مٲج یِم چھِنہٕ یِمَن سَمجھاوان کیٛاہ گوٚوٕ کیٛازِ چھُو تُہۍ یہِ لَڑٲے کَران یہِ چھِنہٕ فٲیدٕ وٲیدٕ یِوان کِہیٖنۍ یہِ سَمجھٲیہِکۍ یِم بَچہٕ بِچٲرۍ چھِ لۄکٕٹۍ یِمَن کٔرِو نصحیت یہِ چھُنہٕ جان گژھان کِہیٖنۍ اَمہِ سۭتۍ چھِ بٔلۍ دٮ۪ماغ گژھان خراب تہٕ یہِ چھُ بٔلۍ گَژھان غلطٕے سکوٗلَن منٛز ٲسۍ بَچو دۄیو کٔرمٕژ لَڑٲے تِمو تِمَن چھِنہٕ گَرِکۍ سَمجھاوان کِہیٖنۍ نہٕ پَتہٕ اوس اَکھتُے ٹیٖچرِ کوٚرمُت مےٚ ٲس ہمساے باے وَنان دوٚپُن اَکھتُے ٲس مےٚ ٹیٖچر کَران فون دوٚپُن أمۍ بَچَن چٲنۍ کٔرٕے لڑٲے أکِس لڑکَس سۭتۍ مگر یہِ چھُنہٕ جان گژھان کیٚنٛہہ ییٚلہِ نہٕ تٔمِس گَرکیووٕے تربیت دِژ جان کِہیٖنۍ بَچَس کیٛاہ چھُ بَچہِ چھِ بچور لۄکُٹ اگر یِمَن مول موج ہیٚچھنایہے یہِ نہ چھُنہٕ جان گژھان کیٚنٛہہ تُہٕنٛز کَمپٕلینٛٹ نہ یی ہہ نہٕ سکوٗل پٮ۪ٹھ تہِ نہٕ کِہیٖنۍ اگر نہٕ تُہۍ لڑٲے کٔرۍہیوٗ اگر تُہۍ ژھۄپہٕ اگر نہٕ تِمَن گَرِکۍ سَمجھاوہَن تِم تہِ کَرہَن نہٕ لَڑاے کِہیٖنۍ یہِ چھِ گَرکٮ۪ن پٮ۪ٹھ آسان سورٕے ڈِپٮ۪نٛڈ بہٕ چھَس نہٕ پنٛنٮ۪ن شُرین دِوان لڑٲے کرنہٕ کیٚنٛہہ بیٚیہِ چھِ اَمہِ سۭتۍ شَرارتہٕ سۭتۍ دٮ۪ماغ گژھان خراب بی پی کھَسان یہِ چھُ بٔلۍ ٹٮ۪نشَن گَژھان دٮ۪ماغَس اَمہِ سۭتۍ چھِ پرٛابلِم گَژھان پانَس یہِ چھِ واریاہ بیٚیہِ ٲس ییٚکیٛاہ ہمساے بیٛاکھ اوس اَسہِ أتی تِمَن تہِ زٔمیٖنَس پٮ۪ٹھ لَڑٲے تِمو وول پانَس خوٗن بٔلۍ لَڑٲے کٔرۍ کٔرۍ دوٚپُکھ زمیٖنَس پٮ۪ٹھ ہاسا چھِ لڑٲے زٔمیٖنَس مےٚ دوٚپ یہِ چھُنہٕ گژھان جان کیٚنٛہہ یِم چھِ دوان کرٛٮ۪کہٕ یِمو تُلۍ پانہٕ ؤنۍ یِم اَتھَن کٮ۪تھ یِم چیٖز یِم ٲسۍ لَگاوان اَکھ أکِس تہٕ یِمَن اوس نہٕ کانہہ تہِ وَنان اَتٮ۪ن ہے لڑٲے کیٛاہ چھُو تُہۍ کران تۄہہِ کیٛاہ گوٚو یہِ چھےٚ گژھان جان اَمہِ سۭتۍ چھِ بَچَن پٮ۪ٹھ پٮ۪وان اَثر یِم تہِ کَرَن پتہٕ صُبحَس یِم تُہۍ ییٚلہِ پانہٕ روٗزِو اَصٕل تُہۍ چھُو پانہٕ بٔڑۍ چھُو تُہۍ پانہٕ ؤنۍ تُہۍ کٔرِو پانہٕ ؤنۍ اَصٕل سَمجھوت یِم شُرۍ تہِ ہیٚچھَن یِمَن تہِ اَژِ دٮ۪ماغَس منٛز یِم تہِ روزَن پَگاہ یِتھَے کٔنی تِمو ٲس زٔمیٖن لَڑٲے کٔرمٕژ یہِ چھُنہٕ جان گژھان کیٚنٛہہ اَمہِ سۭتۍ چھِ پرٛابلِم گَژھان اَمہِ سۭتۍ چھِ بَچہِ تہِ خراب گَژھان بہتر پَزِ نہٕ یہِ لَڑٲے وَڑٲے کَرٕنۍ کِہیٖنۍ نہٕ تہٕ مگر اَسہِ چھُنہٕ گَرَس منٛز یہِ حِساب تھوٚمُت کیٚنٛہہ بہٕ چھَس واریاہَن گَرَن منٛز وٕچھان تِتہِ یِمَن منٛز شُرۍ چھِ واپَس وۄتھان مٲلِس ماجہِ وۄتھان بَچہِ چھِ لَڑٲے کَران تِمَن چھِ آسان مول موج وٕچھان تِم چھِنہٕ تِمَن کِہیٖنۍ وَنان مےٚ تہِ چھُ وٕچھمُت واریاہَن گَرَن منٛز تہٕ مگر یہِ چھُنہٕ جان گَژھان کِہیٖنۍ نہٕ یا ہمساے لٔڑکہٕ چھِ آسان گِنٛدان گِنٛدان پَتہٕ چھِ یِم أتھۍ سۭتی لَڑٲے کَران یِمَن چھُ گَرِ آسان ماحولٕے یُتھُے اَمی چھِ یِم آسان لَڑٲے کَران مےٚ چھُنہٕ مگر اَسہِ چھُنہٕ تھوٚمُت یہِ حِساب وِساب کِہیٖنۍ یہِ حِساب چھُنہٕ اَسہِ بِلکُلٕے تھوٚمُت کِہیٖنۍ نہٕ مےٚ چھَنہٕ پانَس تہِ تھوٚمُت یہِ پَسنٛدٕے نہٕ بہٕ گٔیَس اوترٕ ڈاکٹرَس نِش اَکھتُے ؤژھ تَتہِ تہِ لڑٲے تَتہِ ٲسی یِتھَے کٔنی ہے ہُمۍ دوٚپ بہٕ اَژٕ گۄڈٕ ڈاکٹَرس ییٚمہِ دوٚپ بہٕ اَژٕ ڈاکٹرس تِمَو لوگ أتھۍ پٮ۪ٹھٕے دوٚپُن ہے بہٕ اوسُس آمُت سُلے ییٚمہِ ووٚن بہٕ آیَس سُلے تِمو لوگ أتھۍ پٮ۪ٹھٕے لڑٲے تہٕ تہٕ ڈاکٹرَن تہِ ووٚن دوٚپنَس ہے تۄہہِ تۄہہِ چھو نہ عقل تُہۍ کیٛازِ چھُو لڑٲے کَران ییٚتٮ۪ن تہِ تُہۍ پَژییِو نہ ییٚتٮ۪ن تِنہٕ تۄہہِ چھُو گرے اَصلی آسان ماحولٕے یُتھُے اِسلیے چھُو تُہۍ کَران نیٚبرٕ تہِ مگر بہٕ ٲسٕس تَتٮ۪ن تہِ وٕچھان مےٚ ووٚن پتہٕ تِمَن تَتٮ۪ن أمِس اَسہِ چھُنہٕ تۄہہِ کیٛاہ گوٚوٕ تُہۍ کیٛازِ یہِ لَڑٲے کَران یہِ چھُنہٕ جان گژھان کیٚنٛہہ لڑٲے کَرٕنۍ چھَنہٕ گژھان جان ییٚمِس وۄنۍ یہِ گَرِ آسہِ عادَت سُہ کَرِ نیٚبرٕ تہِ سُہ کَرِ ہَر کُنہِ جایہِ سُہ کَرِ ڈاکٹر ٲسۍتَن کُنہِ جایہِ تہِ ٲسۍتَن سُہ ہیٚکہِ تَتٮ۪ن تہِ لَڑٲے کٔرِتھ کیٛازِکہِ تٔمِس چھُ آسان پَنُن ہیبِٹ یِہوٚے سُہ چھُ آسان یُتھُے تہٕ اَکھتُے أسۍ گٔیے اوترٕ پَتہٕ پِکنِک تہِ تَتہِ تہِ ٲس تَتہِ ٲس آبہٕ جنٛگ تِمو کوٚر أتھۍ پٮ۪ٹھٕے ٲسۍ آبہٕ جنٛگ یِم بَچہٕ زٕ کَران تہٕ أتھۍ پٮ۪ٹھٕے ترٛوو أکۍ بَچَن ترٛوو آب أکِس بیٚیِس بَچَس تہٕ تِمَن گٔے ماجَن دۄن لڑٲے تٔتھۍ پٮ۪ٹھٕے تَتٮ۪ن تہِ ؤژھ لَڑٲے مےٚ ووٚنمَس تۄہہِ کیٛاہ چھُو گوٚمُت تُہے چھُو صرف لڑٲے کَران ہورٕ تہِ لڑٲے یورٕ تہِ لڑٲے تۄہہِ کیٛاہ بَنوٕ مان ژٕ اَمہِ سۭتۍ چھُ بَچَن پٮ۪ٹھ پٮ۪وان اثر تُہۍ کونہٕ چھُوَکھ یِم بَچہٕ سَمجھاوان لَڑٲے نہ چھُنہٕ گَژھان جان کیٚنٛہہ تُہۍ چھُو یِمَن سَمجھاوٲنی چھُو نہٕ تُہۍ یِمَن بَچَن یہِ لَڑٲے تہِ لَڑٲے چھِ یِم کَران مگر یہِ چھُنہٕ جان گژھان کیٚنٛہہ لَڑٲے کَرٕنۍ ییٚکیٛاہ مےٚ چھِ یہِ لۄکُٹ بَچہِ پانَس یہِ چھِ مےٚ تھوڑا تیز پَہم یہِ چھِ تھوڑا کرٛٮ۪کھ وٮ۪کھ لاگان مگر بہٕ چھَسَن پَتہٕ أمِس یہِ بِچٲرِس سَمجھاوان یہِ چھِ لۄکُٹ وٕنہِ تھوڑا مگر یہِ أمِس چھُنہٕ وٕنہِ سَمجھ بِچٲرِس تیوٗت تَران کیٚنٛہہ یہِ چھِ بِچور شور وور لاگان کرٛٮ۪کھ لاگان اَگر نہٕ بہٕ أمِس چیٖز دِمہٕ جلدی جلدی یہِ چھِ لاگان تھوڑا مگر بہٕ چھَس وَنان پانَے بہٕ چھَس وَنان نہ یہِ چھِ لۄکُٹ وٕنۍ بَچہِ یے چھُ وٕنۍ واریاہ لۄکُٹ وٕنۍ أمِس أمۍ سٕنٛز فِکر چھَنہٕ مےٚ کیٚنٛہہ یہِ گژھِ بوٚڈ أمِس گژھِ مٔشِد پانَے وۄنۍ خۄدایَس حوال ہُم بَچہِ زٕ چھِ مےٚ بٔڑۍ خۄدایَس حوال تِمَن چھُنہٕ یہِ کیٚنٛہہ لڑٲے وَڑٲے تِم چھِنہٕ لڑٲے وَڑٲے تِمَن چھِ عقل خۄدایَن دِژمٕژ تِم چھِ بٔڑۍ سَمٕجھدار تِم چھِنہٕ لڑٲے وَڑٲے کَران پانہٕ ؤنۍ کیٚنٛہہ تہٕ یہِ چھَس بہٕ وَنان لۄکُٹ بہٕ چھَس ونان یہِ چھِ بچور وٕنۍ لۄکُٹ پَہم وۄنۍ اَکھتُے چھِ مےٚ یِم گَرِکۍ پِتِرۍ مےٚ چھِ کَزٕن دٕرکاکَنۍ چھِ مےٚ تٔمِس چھِ شُرۍ زٕ تِمو کَرے اوترٕ لَڑٲے پانہٕ ؤنۍ تِمَن ؤژھٕس پَتہٕ بٕے مےٚ نہ یہِ چھُنہٕ گژھان جان کیٚنٛہہ ییٚلہِ بہٕ باقیَن چھَس وَنان لڑٲے مہٕ کٔرِو تُہۍ کیٛازِ کٔرِو گَرَس منٛز لڑٲے تُہۍ چھُو پانہٕ ؤنۍ بارٕنۍ لڑٲے مہٕ ٲسِو کران کِہیٖنۍ نہٕ تہٕ تِمو ووٚن دوٚپُن ہے اَسہِ ہسا گوٚو یِتھَے کٔنۍ أسۍ ٲسۍ پانہٕ ؤنۍ اَصٕل پٲٹھۍ اَسہِ گوٚو ہنٛگتہٕ منٛگہٕ خبر کیٛاہ اَسہِ لاجے لڑٲے کَرٕنۍ ژےٚ دیُتُتھ اَسہِ اَصٕل مَشوَر یہِ لَڑٲے گژھِ نہٕ کَرٕنۍ اَسہِ تہِ توٚر دٮ۪ماغَس منٛز نہ ژٕ چھَکھ واریاہ اَصٕل ژےٚ سَمجھٲیِتھ أسۍ یہِ لَڑٲے گَژھِ اَتھ منٛز چھُنہٕ فٲیدٕ وٲیدٕ کِہیٖنۍ نہٕ تہٕ مگر ژٕ چھَکھ واریاہ اَصٕل تہٕ ژےٚ دیُتُتھ اَسہِ اَصٕل مَشوَر اَسہِ لاجے بارنیووٕے لَڑٲے کَرٕنۍ تہٕ دٕرکاکنٮ۪ن چھِنہٕ اَسہِ منٛزٕ گژھان اَسہِ چھِ مان ژٕ اَگر مےٚ دٕرکاکنہِ زٕ چھِ اَسہِ پا أسۍ چھِ ترٛےٚ دٕرکاکنہِ ژور چھِ أسۍ اَکھ چھِ الگ ترٛےٚ چھِ أسۍ أکۍسٕے مَکانَس منٛز اَسہِ چھِ پانہٕ ؤنۍ گژھان گَرَس منٛز کیٚنٛہہ کُنہِ ساتہٕ مگر بہٕ چھَس نہٕ زیادٕ دھیان دِوان کِہیٖنۍ بہٕ چھَس دَپان یہِ چھُنہٕ فٲیدَے کانٛہہ لڑایہِ یہِ چھُ پَنُن دٮ۪ماغ کَرُن خراب اَگر تِم وَنَن تہِ کیٚنٛہہ بہٕ چھَس کَران پانہٕ ژھۄپہٕ بہٕ چھَس ونان نہ مے کیٛاہ فٲیدٕ چھُ بٔلۍ لڑٲے کَرُن بہٕ چھَس پانہٕ کران ژھۄپٕے بہٕ چھَس بیٚہوان ژھۄپہٕ کٔرِتھ بٔلۍ اَمہِ سۭتۍ بی پی تہِ کھَسان بیٚیہِ بیٚیہِ گژھان اِنسان خراب کَلَس کران دود ٹٮ۪نشَن وۄتھان بیٚیہِ پَتہٕ اَمہِ سۭتۍ گَرٕچ کٲم تہِ نہٕ یِوان سَہل سَہل کَرنَے پَتہٕ روزان دٮ۪ماغ أتھۍ لڑٲے کُنی بہتر چھُ بٔلۍ فٲیدٕ کیٛاہ چھُ کٲم تہِ کَرِ اِنسان اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ کَرِ پَنٕنۍ کامہِ ہٕنا وامہِ ہٕنا لَڑٲے وَڑٲے کَرِنہٕ اِنسان کِہیٖنۍ نہٕ تہٕ یہِ چھُ بٔلۍ گَژھان غلطٕے تہٕ بہتر پَزِ نہٕ لَڑٲے وَڑٲے اَسہِ کَرٕنۍ کِہیٖنۍ نہٕ یہِ چھُ واریاہ اَصٕل تہٕ مےٚ چھُ دٮ۪ماغ ٹھیٖک